سٲنۍ سَجیٚشَن چھِ یی زِ مطلب روٗلر یِم زَن ٲں گامَن منٛز گژھیٚن ینۍ اِکوَل اپرچُنٹیٖز دِنہٕ اۭں مطلب ٲں پَبلِک ٲں گٔرلٕز بوایِزَن تہٕ یی مطلب اِکوَل اپرچُنِٹی گٔژھہِ دِنۍ ین یہِ گژھہِ نہٕ وَنُن کہِ مطلب اَگر أسۍ مطلب کوٗر پَرناوہون یہِ ہیٚکہِ نہٕ اسہِ پَگاہ پَنٕنۍ یِم یہِ تہِ یِم أمِس پوٚنسہٕ لاگہوکھ یِم ہیٚکہِ نہٕ اسہِ یہِ واپَس کٔرتھ کیٚنٛہہ مطلب اَگر أسۍ بوایِز لاگو تہٕ بوایَس لاگو تہٕ یہِ ہیٚکہِ اسہِ یِم پوٚنسہٕ واپَس کٔرِتھ مطلب یہِ ہیٚکہِ نہٕ یہِ گژھہِ نہٕ گژھُن کیٚنٛہہ اِکوَل اپرچُنِٹیٖز گژھہِ ینۍ دِنہٕ مطلب سیم گٔرلٕز تہِ تہٕ بوایِز تہِ أربَنَس منٛز مطلب تَتہِ چھُ آسان اصٕل پٲٹھۍ اِکوَل تَتہِ چھُ اِکوَل اپرچُنِٹیٖز یِوان دِنہٕ شُکرِیہ